مےٚ ہَسا کَرے میٖشو پٮ۪ٹھ پاوَر کٮ۪ٹٕل آرڈَر مگر یِمو سوٗز اورٕ سِمپُل کٮ۪ٹٕل سِمپُل کٮ۪ٹٕل تَتھ اوس مٔنٛزۍ شیٖشہِ تہِ پھُٹمُت مےٚ ہَسا ٲس نہٕ میٖشوس پٮ۪ٹھ یہِ اُمید کیٚنٛہہ میٖشو کیٛاہ سا آسہِ ڈُبلِکیٹ کَمپٔنی یَتھ کیٛاہ سا گژھِ بین لاگٕنۍ جلدی